وعلیکم اسلام میم ٹھیٖک چھِوٕ الحمداللہ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک مےٚ میم أسۍ حظ ٲسۍ یہِ أسۍ ٲسۍ ساروی ٹیٖچرو اوس اَسہِ کوٚرمُت یہِ مشوَر أسۍ چھِ یہِ کہِ اِنڈِپٮ۪نڑَنٕس ڈے چھُو تۄہہٕ پَیی نَزدیٖکی چھُ وۄںۍ چھِ کٔژتانی دۄہ اِنڈِپٮ۪نڑَنس ڈے یَس تہٕ وۄنۍ چھِ نا اَمہِ خٲطرٕ سیلِبریشن کَرٕنۍ تمہِ خٲطرٕ چھِ وۄنۍ تھوڑا سا تَیٲری کَرٕنۍ تہٕ یہے أتھۍ پٮ۪ٹھ ٲسۍ أسۍ کَتھ باتھ کَران اَسہِ حظ کَرے وۄںی میم اِتھ پٲٹھۍ مشورٕ أسۍ ٲسۍ وَنان یہِ أسۍ کَرو یہِ تھوڑا بہت چاے واے ہُند اِنتِظام تمہِ دۄہ سارنٕے ٹیٖچرَن خٲطرٕ یِم اَسہِ میم اَسہِ حظ اوس یِتھٕ پٲٹھۍ تھٲومٕژ پیسٹری تہٕ بیٚیہِ چھِ اَسہِ تھٲومٕژ یہِ برٮ۪ڈ اکھ اکھ تۄہہِ کیاہ چھو باسان یہِ چھا ٹھیٖک کِنہٕ بیٚیہِ چھُ کیٚنٛہہ چاے سۭتۍ تھاوُن بیٚیہِ چھِ اکھ پیسٹری ٲں اچھا ٹھیٖک ٹھیٖک حظ چھُ میم وۄنۍ یہِ گَژھو أسۍ سکوٗلس پٮ۪ٹھ أسۍ کَرو انشاء اللہ پانے تَتہِ یہِ تَیٲری وَپٲری کیاہ آسہِ مَگر اکھ دۄہ برونٹھ چھِ تَتہِ تھوڑا صفٲیی وفٲیی تہِ کَرٕنۍ پٕلَس چھُ تۄہہِ چھُ پَتہ وۄنۍ چھُ یِمن بَچن وَچن خٲطرٕ تہِ چھِ تِم لَکٕٹۍ لَکٕٹۍ جَنڈٕ بناونہٕ تہٕ میم تُہۍ ؤنۍ تو یہِ تۄہہِ چھوا کانہہ مطلب مایِنڈس منٛز یِوَنٕے ییٚمِس نِش أسۍ یِم جَنڈٕ وَنڈٕ بناو ناوہَو

تۄہہِ چھوٕ کانہہ پَنُن ٹھیٖک ٹھیٖک اَدٕ ٹھیٖک حظ چھُ تِمن تہِ کَرو أسۍ یہِ اِنوَایٹ تیلہِ تمہِ دۄہ پرٕژٚھو کَرو تِمن تہِ دعوت نا تہٕ بیٚیہِ چھُ یِمن یہِ ٹھیٖک آ ٹھیٖک چھُ ٹھیٖک چھُ تہٕ نیشنل یہِ سوانگ یا اینتٚھم خٲطرٕ چھُ یہِ شُرۍ کَرن پریپیر تہٕ تُہۍ دِیو مےٚ لِسٹ کُس کُس چھُو تۄہہِ باسان اصل پٲٹھۍ ہیٚکہِ مطلب پٔرفارٕم کٔرِتھ تِہُند لِسٹ تھٲے زیو تُہۍ بَنٲوِتھ بہٕ تھاوہو گٔرلٕزن ہُند تُہۍ تھٲے زیو بایزن ہُند ہاں لٔڑکَن ہُند تھٲیو تُہۍ لٔڑکِٮ۪ن ہُند تھٲیو تُہۍ ٹھیٖک چھا ٹھیٖک چھُ ٹھیٖک حظ چھُ میم أسۍ کَرو یہِ تہٕ وۄنۍ چھو تۄہہِ یہِ ریسپانسِبٕلٹی اکھ چھو تۄہہِ یِمن ہنٛز سِٹوٗڈنٹن ہُند یہِ لِسٹ بناوُن بٕتہِ بناوٕ تُہۍ بنٲیو لٔڑکَن ہُند بہٕ بناو لٔڑکِٮ۪ن ہُند ٹھیٖک چھا میم تہٕ بہِ بیٚیہِ حظ چھُو تۄہہِ بیاکھ اَکھ یہِ کٲم کَرٕنۍ تہٕ یُس یہِ سٕژ چھُنا سٕژٚس ییٚمِس نِش یِم جَنڈٕ وَنڈٕ بناوو تہٕ اگر تۄہہِ تُہند کَنٹیکٹ چھُو تۄہہِ اگر نہٕ تِمن مانہٕ کٔرِو فون تیلہِ کٔرۍ زیو مےٚ تُہند نَمبر سینڈ بہٕ کَرٕ تِمن سۭتۍ کَتھ اے لگ بگ چھِ اَسہِ یِم ہَتھ ڈۄڈ ہَتھ جَنڈٕ بناوٕنۍ لَکٕٹۍ لَکٕٹۍ بیٚیہِ چھُ اَسہِ بوٚڑ اَکھ بناوُن ٹھیٖک چلو ٹھیٖک چھُ ٹھیٖک حظ چھُ میم چلو شُکرِیا اَدٕ کیاہ چلو اَدٕ کیاہ بِہو رۄبس حوالہٕ چلو اَدٕ کیاہ اسلامُ علیکم